ہیلو اَلسلام علیکُم تُہۍ چھِو حظ اِشفاک صٲب یِم چھان چھانہٕ کٲم چھِ کران أسۍ چھِ کُپوارِ پٮ۪ٹھ اَسہِ ٲس تھوڑا یَتھ مَکانَس لَگاوٕنۍ لٔکٕر اَسہِ اوس یِمَن دارِ دروازٕ بَناوُن آ جی تُہۍ ؤنۍ تُہۍ ؤنۍتو مےٚ تُہۍ کٔہہِ دۄہ دۄہ حِسابہٕ کوٗتاہ چھُو تُہۍ ہٮ۪وان اَسہِ بِلکُل بِلکُل ہاں جی ہاں دۄہ دۄہ حِسابہٕ کوٗتاہ چھِو تُہۍ ہٮ۪وان آ جی آ جی ہُہ ٲٹھ شَتھ بۄن گژھِ نہ یہِ وَسہِ نہ دۄہَس آ جی کیٚنہہ آ جی آ آ آ آ آ آ مَگر اَسہِ چھِ پانٛژھ دَروازٕ اَگر تُہۍ یِمنٕے کٔرِو پانٛژھ دروازٕ چھِ بیٚیہِ آسَن دارِ لگ بگ دَہ بَہہ آسَن بَس اَدٕ کیاہ یہِ چھِ آ آ بِلکُل وٕ وٕچھِو أسۍ یِم أسۍ چھِ روزن پرٛوپَر کُپوارِ شَلکوٗٹ اَنوَر آباد وَن حظ گٔلٕز ہایر سٮ۪کنٛڈری اَپوزِٹ چھِ أسۍ روزان تُہۍ حظ دیٖزیو پَگاہ آز گٔے اَتھوار تُہۍ دیٖزیو بۄموارِ دۄہ حظ نَظر یوکُن مےٚ چھِ یِمَن دۄن دۄہَن کٲم پَتہٕ چھِ اَسہِ واریاہ کٲم اَسہِ چھِ پَش وَش دیُن اَسہِ چھِ سورُے کیٚنہہ پَتہٕ کَرُن سُے کٔرِو تُہی پَتہٕ مَگر تُہۍ کٔرِو گۄڈٕ اَسہِ جٮ۪نوِن ریٹ اَصٕل ریٹ ییٚلہِ تُہۍ اَسہِ سۭتۍ پٔکِو اَصٕل أسۍ تہِ پَکو پَتہٕ تۄہہِ سۭتۍ اَصٕل اَہن حظ آ

اۭں آ آ بہٕ چھُس عبدالرحمانَس بابتھٔر اَگر تُہۍ تٔمۍ سٕندۍ ذٔریہِ تُہۍ زٲنۍ ہوٚن حظ سُہ یُس پُلیٖسَس منٛز چھِ تٔمے دیُت مےٚ نَمبر ز دوٚپُن أمِس کر فون یہِ چھِ اَصٕل ریٹ کران اَہن حظ آ اَہن حظ آ اَدٕ کیٛاہ